السلامُ علیکُم ورحمتُہ اللہ وبرکاتہ ہوٗ یُس زن یہِ سون بھارت دیش چھُ ییٚتہِ چھُ زنانن پیٚوان زنانن فیس کرُن واریاہ مُشکِل تِکیٛازِ سون یہِ بھارت دیش چھُ ییٚتہِ چھنہٕ حالات تِژھ کیٚنٛہہ ییٚتہِ چھِ حالات واریاہ خراب آسان زَنان فیس کرُن چھُ واریاہ مُشکِل یِہنٛزِ زِنٛدگی منٛز چھُ واریاہ مُشکِلات یِوان لۄکٹہِ کھۄتہٕ لۄکٕٹۍ مُشکِلات بڑِ کھۄتہٕ بٔڑ مُشکِلات زَنانن زَن اگرنٮ۪بر آسہِ نیرُن یِمن چھ پیٚوان گۄڈٕ پٔرمِشن ہیوٚن گرِکٮ۪ن أسۍ نیروا نٮ۪بر زَنانن اگر کُن آفِس وافس آسہِ گژھُن یِمن چھُ تَتھ تہِ پیٚوان پٔرمِشن ہیوٚن گرِکٮ۪ن ہے أسۍ گژھوا پٔرمِشن تِکیٛازِ ییٚتہِ چھنہٕ تِژھ حالات کیٚنٛہہ زنانہٕ ہیٚکہِ کُن زوٚن نٮ۪بر نیٖرِتھ یِمن یِمن چُھ فیس کرُن واریاہ مُشکِل ییٚتہِ ییٚتہِ چھ حالات واریاہ خراب آسان بروٗنٛٹھ اوس زَنانن نہٕ یِوان اَصل پأٹھۍ حقوٗق دِنہٕ کیٚنٛہہ وۄنۍ گٔے زٕ ژور ؤری مطلب پانٛژھ دہ ؤری گٔے زَنانن آو اَصل پأٹھۍ حقوٗق دِنہٕ یِمن آیہِ اَصل پأٹھۍ ایجکیشن دِنہٕ وۄنۍ یِمن چھ فِفٹی پٔرسنٹ ڈِسکاونٹ چھُ یِوان زَنانن واریاہ چیٖنج آیہِ مطلب زنانن یِمن اوس نہٕ بروٗنٛٹھ تیٖژ کیٚنٛہہ ایجکیشن یِوان دِنہٕ کیٚنٛہہ وۄنۍ اَز نوٚو نوٚو زمانہٕ یِمن چھ اَز اصٕل پٲٹھۍ یِوان ایٚجُکیشن دِنہٕ اَز چھ وۄنۍ زیادٕ یِوان زنانہٕ نٕے چھِ سنان وۄنۍ زیٛادٕ یِمن چھِ اَصٕل پأٹھۍ سورٕے کیٚنٛہہ دِوان وۄنۍ یتھ وومیٚن چھنہٕ زَنانہٕ چھنہٕ ییٚتہِ فیٖل سیف کران کیٚنٛہہ تِکیٛازِ ییٚتہِ چھ یِوان زیٛادٕ ریپ کیس چھِ گژھان ییٚتہِ واریاہ مُشکِلات چھِ یِوان زنانن چھُ واریاہ مُشکِل گژھان نٮ۪بر نیرُن بییٚہِ چھِ زنانن برونٛٹھ اوس نہٕ یِوان اَصٕل پأٹھۍ ایٚجُکیشن دِنہٕ کیٚنٛہہ وۄنۍ گٔے پانٛژھ دہ ؤری زنانن وۄنۍ چھِ یِوان اصٕل پأٹھۍ ایٚجُکیشن دِنہٕ زَنانن چھِ یِوان اَصل پأٹھۍ ایٚجُکیشن دِنہٕ ایکول حقوٗق ایکول برابر چھُ یِمن اگر زنانہٕ زنانہٕ مٔہنی کرو پان وأنۍ یِمن چھُ فِفٹی پٔرسنٹ چھُ یِوان زنانن فِفٹی پٔرسنٹ چھُ یِوان مہنین اگر فِفٹی پٔرسنٹ زنان آسن کرن کمپٕلیٖٹ کانٛہہ تہِ لا وا یِمن چھُ توتہِ پنُن فِفٹی پٔرسنٹ دِوان یِمن چھُ اَصٕل پأٹھۍ یِوان یِوان ایٚجُکیشن دِنہٕ وۄنۍ أزۍ کِس زمانس منٛز یِمن چھ سورٕے کیٚنٛہہ وۄنۍ وۄنۍ یۄس برونٛٹھ أسۍ نہٕ یِوان یِمن تیوٗت أسۍ نہٕ زَنانن سنان کیٚنٛہہ اَز وۄنۍ نٔیِس زمانس منٛز چھ زنانہٕ نٕے واریاہ سنان یِمن چھِ وۄنۍ برابر حقوٗق تہِ برونٛٹھ أس بیٚیہِ واریاہ غریٖبی اَز وۄنۍ نٔیِس زمانس منٛز چھنہٕ تیٖژغٔریٖبی کیٚنٛہہ ییٚتہِ چھ وۄنۍ اصل پأٹھۍ زنان ایٚجُکیشن یِوان یِمن دِنہٕ تِم چھِ وۄنۍ اصٕل پٲٹھۍ جاب ہیٚکان کٔرِتھ بروٗنٛٹھ اوس نہٕ تیوٗت کیٚنٛہہ یوٗتاہ اَز چھُ دۄہ کھۄتہٕ دۄہ چھ نٔوو نٔوو ٹٮ۪کنالجی چھِ یِوان دۄہ کھوتہٕ دۄہ چُھ نوٚو نوٚو حِساب کِتاب یِوان یہِ اوس زنانن ہُنٛدٕے ٹاپِک زِ زنان ہیٚکہِ زنانن أسۍ واریاہ مُشکِلات چھِ یِمن یِوان یِہنٛزِ لای زِنٛدگی منٛز زنانن چھُ آسان پرٮ۪گنینسی منٛز چھُ یِمن واریاہ مُشکِلات یِوان پیٖرڈن منٛز چھُ یِمن یِوان واریاہ مُشکِلات زنانن نٮ۪بر نیرُن کُنی زٔنی چھُ یِمن چھ یِوان مُشکِلات واریاہ